اَکہِ دۄہ ہَسا گٔے کٲم بہٕ اوسُس لۄکُٹ تہٕ یَپٲرۍ ٲسۍ سَڑکہِ کِنۍ ہوٗنۍ ٲسۍ کٕنان یِمو دوٚپ یِم چھِ پالتو ہوٗنۍ یِم چھِ گَرَن تھاوان رٲچھۍ اَسہِ تہِ ہَسا کٔر کٲم اَسہِ اوس نہٕ آنٛگُن تویتہِ پوٗرٕ گٔنٛڈِتھ کیٚنٛہہ اَسہِ ہَسا کٔر کٲم اَسہِ تہِ اوٚن اکھ ہوٗن اَمہِ سۭتۍ یہِ اوٚن اَسہِ اَمہِ ساتہٕ تُرٛوہَن شَتَن ہیوٚت اَسہِ ہوٗن تہٕ ییٚلہِ اَسہِ یہِ روٚت گۄڈٕنِکٮ۪ن دۄہَن یہِ چھُ ٹَو ٹٕہارَے کَران یہِ چھِنہٕ دَرٲنی کُنہِ جایہِ اورٕ یور چھِ یہِ کَران گۄڈٕنِکٮ۪ن دۄہَن تہٕ پَتہٕ گٔے أمِس وارٕ وارٕ حٲل آے أمِس سَمجھ کیٛاہ چھِ کیٛاہ چھِ کیٛاہ چھِ

پَتہٕ ہَسا گٔے کٲم اَکہِ دۄہ حظ چھِ أسۍ یہِ چھُ پھل کھٮ۪وان تہٕ اَکہِ دۄہ أمِس اَسہِ چھِ شُرۍ تہِ گَرِ آسان کٔمۍ تام شُرۍ دِژ أمِس زیٖر تہٕ أمۍ ہسا ہیوٚت تٔمِس ژوٚپ أمۍ ہیوٚت تٔمِس زنٛگہِ ژوٚپ تہٕ أمِس شُرِس گٔے کٲم پَتہٕ پیوٚو تٔمِس تٔمِس اِنجَکشَن رٮ۪تَس أکِس رٮ۪تَس ٲسۍ تٔمِس وٮ۪کسیٖن چَلان تہٕ کَران ٲسۍ تٔمِس ریبیٖز وٮ۪کسیٖن پٮ۪ٹھ گٔے کٲم تہٕ پَتہٕ کوٚر نہِٕ اَسہِ تٔمِس کِہیٖنۍ اَسہِ دوٚپ وَلہٕ سہلٕے شُرۍ چھِ غلطی أمۍ ما آسہِ أمِس اورٕ یورٕ کوٚرمُت اوس پنٛنُے مگر ییٚلہِ ہوٗنِس چھُ پنٛنُے ییٚلہِ ہوٗن پنٛنِس شُرِس کھیٚیہِ باقیَن کیٛاہ بیٚکہِ دۄہ ہَسا گٔے کٲم یہِ اوس اَسہِ بوٗٹھ اوس اَسہِ یہِ دۄہَے دۄہَے ژَٹان أمۍ ژٔٹۍ اَسہِ لگ بگ مےٚ چھِ باسان وۄنۍ پٔتۍمِس ؤریَس منٛز آسَن أمۍ آسہِ پنٛداہ وُہ بوٗٹھ ژٔٹۍمٕتۍ أسۍ ٲسۍ کالہٕ ٲسۍ بوٗٹھ تھاوان صُبحٲے اوس نہٕ آسان کُنی پَتہٕ ٲسۍ ژھانٛڈان تِم ٲسۍ آسان ژٔٹِتھ فیٖتہٕ اوس آسان خبر کَتہِ مَلہٕ پار اوس آسان خبر کَتہِ پتہٕ گٔے کٲم اَکہِ دۄہ وۄنی چھِ تہٕ بیٚکہِ دۄہ اوس اَسہِ بیٛاکھ لٔڑکہٕ آو اَسہِ رِشتہٕ دار سُہ درٛاو نٮ۪بَر تٔمِس کھیٚیَن زَنٛگ تہٕ یہِ تہِ باسیو مےٚ کہِ تَوَے باسیو مےٚ ہوٗن چھُنہٕ گَرَس منٛز تھاوُن ٹھیٖک کیٚنٛہہ آ اَڑٮ۪ن چھِ آسان مطلب تِم چھِ تِتھی ہوٗنۍ آسان بہٕ وَنٛنہٕ کہِ تِم سٲلِم ہوٗن چھِ خراب آسان بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یُس مےٚ اوس سُہ ہوٗن یُس سانہِ گَرِ اوس سُہ اوس نہٕ واریاہ اَصٕل کیٚنٛہہ یِتھ پٲٹھۍ بہٕ وَنہٕ کہِ سُہ اوس واریاہ خراب تِکیٛازِ اگر أسۍ وٕچھُو کہِ ہوٗن گَرَس منٛز تھاوُن أسۍ گۄڈٕنٮ۪تھٕے اَمہِ غرضہٕ مےٚ تھایا کیٛازِ سُہ سُہ کَرِ رٲچھ سُہ کَرِ رَکھوالی أسۍ تہِ کَرو تٔمِس سۭتۍ پیار دَپو کھٮ۪ن ٲسۍ نہٕ أسۍ تہِ تٔمِس دِوان تٔمِس ٲسۍ أسۍ پنٛنہِ کھۄتہٕ زیادٕ کھٮ۪ن دِوان یِتھ پٲٹھۍ وَنہٕ بہٕ کہِ پَنٛنہِ کھۄتہٕ زیادٕ ٲسۍ أسۍ تٔمِس کھٮ۪ن دِوان مگر تٔمِس لوٚگ نہٕ کیٚنٛہہ تٔمۍ دیُت دۄن ترٛٮ۪ن ژوٚپ پَتہٕ پیوٚو اَسہِ سُہ گَرٕ منٛز کٔڑِتھ ژھٕنُن بہٕ چھُس یہِ تہِ وَنان چھِ وَنان کہِ سٲلِم یِم ہوٗنۍ چھِنہٕ خراب آسان کیٚنٛہہ اَلبتہ کانٛہہ ہوٗن خراب آسُن یہِ چھِ سٲلمَس اَنان گانٛد تُلِتھ